سلام علیکُم وعلیکُم اَسلام احسان صٲب ٹھیٖک چھِو شُکُر صحت چھا ٹھیٖک تُہۍ کَتہِ حظ چھِو گری چھِوٕ اَو خٲرٕے چھُ تھوڑا بہت ٲس کَتھ کَرٕنۍ اَسہِ حظ اوس کیٛاہ چھِ اتھ دَپان مےٚ چھُ روٗمیٹ اَکھ بیٚیہِ بیٚیہِ چھُ سُہ پانے سُہ اوس مےٚ دَپان أسۍ کَرو روٗم چینٛج دوٚپن أمِس ون ژٕ تٔمۍ ہیٚکوٕ نہٕ تۄہہِ پانہٕ ؤنِتھ کیٚنٛہہ تہٕ دوٚپُن أمِس دپ اَسہِ چھُ کَرُن روٗم چینٛج ونہِ حظ چھُ اَسہِ کَرُن روٗم چینٛج تہٕ سُہ چھُنہٕ مانن ییٚتہِ بِہُن کیٛنٛہہ اَسہِ اوس بیٚیِس جایہِ گژھُن اَوا پرٛابلِم چھِ تُہۍ دَپاوُ پٔتمہِ وِلہِ تہِ پرٛابلِم اَکھ تُہۍ کٔروٕ نہٕ سَہ سالو کیٚنٛہہ ییٚتہِ چھُ تھوڑا بہت پرٛابلِم یِوان نہ نہ حظ ییٚتہِ چھِ تھوڑا بہت یہِ کیٛاہ چھِ اتھ دَپان گرمی آسان زیادٕ روٗمَس منٛز نہ ییٚتہِ چھِ تھوڑا بہت پرٛابلِم گژھان پرنَس منٛز تہِ اَوا اَو اس لے چھُ وَنۍ روٗم کَرُن چینٚج مےٚ دوٚپ بہٕ تھاہو تُہۍ ؤنِتھ نہ بے گَرمی ونۍ کَرہا گَرم مگر ییٚتہِ چھِنہٕ یہِ نٮ۪ٹ تہِ چَلان نا ییٚتہِ چھِ گژھان واریاہ پرٛابلِم ییٚتہِ چھِ نٮ۪ٹ نٮ۪ٹؤرٕک تہِ یِوَان یَتھ اٮ۪ریاہَس منٛز کِہیٖنۍ اَوا اِسلیے اوس روٗم کَرُن چینٛج تُہۍ ہیٚکِوٕ صُبحن یڈ یِتھ اَوا اَو تی تَوَے دوٚپ مےٚ تُہۍ اگر ہیٚکِو صُبحن یوڈ یِتھ أسۍ کَررو تُہۍ کٔرِو أسۍ کَرو کَتھ برونٛٹھ کَنۍ کِرایہِ ہِنٛز تہِ کیٛاہ آسہِ أسۍ مکلاوو

نہ حظ گرمی ہُنٛد نے اوس مَسلے تُہۍ لٲگہِو اے سی مگر نٮ۪ٹؤکہِ کیٛاہ کرو ییٚتہِ چھِنہٕ نٮ۪ٹؤرٕک چَلنٕے تَوَے نہ تَوَے اوس تَوے ٲس مےٚ دوٚپ تُہۍ مےٚ باسو باقٕے آیہِ نہٕ اَسہِ کٕہٕنۍ پرٛابلِم ییٚتہِ اَلبتہ یِم زٕ پرٛابلِم چھِ یِوَان تھوڑا بہت گژھان تی تی تی حظ اَسہِ اوس وَ کَرو روٗم چینٛج نَہ اَوا اَوا چلو چلو سۄ گٔے تُہنٛز مہربٲنی شُکریہ شُکریہ